یہِ مسلہٕ چھُ مےٚ سۭتۍ بوٚڑ مسلہٕ یہِ پاور بِجلی ہُنٛد تۄہہِ چھوا پَتہ آز چھُ وۄنۍ ییٚکیٛاہ ونٛدٕ ہیوٚتُن یُن یِم چھِ تھاوان صرف ژورن گھَنٛٹن پاور باقین گھَنٛٹن چھُنہٕ پاورُک نیب نِشانٕے آسان اَتی تھاوہَہ فون چارٕج کٕلاس چھِ آسان پَرُن چھُ آسان یِم چھِنہٕ صِرف یِم چھِ پاورَس کران یہِ تہٕ گژھ وۄنۍ یی ونٛدٕ وۄنۍ روزی نہٕ بالکُلٕے سڑے یی یہِ مٔٹ یِم سنٛنہٕ ہٕے نہٕ اور اَسہِ چھِ واریاہ زیادٕ مَشکت گژھان اَسہِ چھُ پٮ۪وان ہُنٛدرِ آب پتہٕ بُتھ چھَلُن کَرو تہِ کیٛاہ تۄہی ؤنۍتو یہِ گٔے نااِصٲفی یِمن پزِ پاورَس پٮ۪ٹھ غور وفِکر کَرُن اَسہِ تھاوُن ژوٚوُہ گھنٛٹہٕ پاور